سَلامُ وعلیکُم مےٚ چھُ ناو اُلفت سٲنِس گامس منٛز کِتھٕ کٔنۍ چھِ زَنہِ جمع گَژھان کانٛہہ مصالہٕ خاص کَر مرژٕوانٛگن پیٖسنہٕ خٲطرٕ برٛونٛہہ کالہِ آسہٕ زَنہِ جمع گَژھان پتہٕ آسہٕ تِم گَرِ مرژٕوانٛگن پیٖسان کنٛزس منٛز تہٕ تَمہِ خٲطرٕ ٲس تِمن اَکھ أکۍ سٕنٛز مدتٕچ ضروٗرت لَگان مگر اگر أسۍ أزِچ کَتھ کَرو اَز چھِ مرژٕوانٛگن یِوان مِشیٖنہِ منٛز پیٖسنہٕ ییٚمہِ خٲطرٕ نہٕ یِمن جمح چھُ پٮ۪وان یکجاہ گَژھُن کِہیٖنٛۍ آ وۅنۍ گوٚو کُنہِ ساتہٕ کانٛہہ چیٖز ژارنہٕ کَرنہٕ خٲطرٕ چھِ یِم تَیار گَژھان یکجاہ تُلنہٕ کَرنہٕ وِزِ ییٚمہِ ساتہٕ مرژٕوانٛگن تُلٕنۍ چھِ آسان تَمہِ وِزِ چھِ یِم گَژھان أکس جایہِ جمح تہٕ یکجاہ سٔمِتھ یِم کٲم کَران یَتھ منٛز مرژٕوانٛگن چھِ یا باقٕے باقٕے چیٖز چھِ تِمہٕ کَڈنہٕ وِزِ یا تِم تُلنہٕ وِزِ چھِ زَنہِ گامن منٛز جمح گَژھان وُنہِ کیٚنٛہہ گام چھِ وُنکٮ۪نس تِمہٕ مگر تِم چھِ وارِیاہ کَم یِمن منٛز یم چیٖز اِستعمال گَژھان چھِ کنٛز وغیرہ تَتہِ چھِ زَنہِ جم تَتہِ چھِ زَنہِ جمح گَژھان تہٕ کٲم یکجاہ کَران